گۄڈٕنیٚتھٕے کَرَو أسۍ کتھ یِتھ کیٚنتھ زِ یِم بَچہِ چھِ یِم کیاز چھِنہِ ہیٚکان سُکوٗل ڈیلی یِتھ کِہِیٖنۍ یِمَن مَنٛز کیاہ سُہ خٲمی چھِ پرابلَم چھِ زِ تم چھِنہٕ ہیٚکان سکوٗل روزانا یِتھ کِہیٖنۍ أڑۍ بَچہِ چھِ تِم تہِ آسان زِ تمَن چھُنہٕ پانَس مَنٛز شوق آسان کِہیٖنۍ گوٚو تم چھِنہٕ ہیٚکان ڈیلی پَتہٕ سکوٗل یِتھ کِہیٖنۍ گوٚو فورسفُلی یعنی کہِ زَبَردَستی سان ہیٚکون اِنسان کٔرِتھ کٲم کٕہٕنۍ تنہٕ چاہے سۄ گَرِچ کٲم آسہِ چاہے سۄ نٮ۪برِم کٲم آسہِ چاہے سُہ بَچَن ہُنٛد سُکوٗلٕے کیاز آسہِ نہٕ گوٚو تِم چھِنہٕ ہیٚکان سۄ ٹایمَس پٮ۪ٹھ وَقتَس پٮ۪ٹھ سۄ کٲم کٔرِتھ کِہینۍ نہٕ گوٚو یِوان چھُ دوٗریٚر سُکوٗلَس تہٕ گَرَس یا بَچَس دَرمیان آیہِ دوریٚر گوٚو بیاکھ خٲمی چھِ اِتھکنتھ زِ کانٛہہ بَچہِ چھُ تیُتھ آسان تٔمِس چھِ گَرِ پٮ۪ٹھ لَگان کِراے سُکوٗل تامَتھ یِنَس گوٚو ییٚلہِ تٔمِس دۄہاے دۄہاے ہَتھ ہَتھ یا زٕ زٕ ہَتھ سُکوٗل پٮ۪ٹھ گَرٕ تام گَرِ پٮ۪ٹھ سُکوٗل تام لوٚگ یِنَس تِم فیملی چھِ یا تِم گَرٕ وٲلۍ چھِ آسان أڑۍ تِتھۍ زِ تِم چھِنہٕ یہِ ہیٚکان بار ژٲلِتھ کِہیٖنۍ نہٕ زِ سون بَچہِ یا میون بَچہِ چھُ گَژھان سُکوٗل امس چھُ لَگان دۄہاے دۄہاے ہَتھ ہَتھ زٕز ہَتھ گوٚو تِم چھِنہٕ ہیٚکان أڑۍ سُہ بار ژٲلِتھ کِہِیٖنۍ تکیازِ تِمَن چھَنہِ تیٖژاہ آمدٔنی آسان گَرَس مَنٛز کِہیٖنۍ نہٕ زِ تِم ہیٚکہٕ ہَن بَچَس کھیٚن کھوٚردٲنی خٲطرٕ تہِ پونٛسہِ دِتھ سکوٗل یِنَس تہِ گَژھنَس خٲطرٕ پونٛسہِ دِتھ تِم چھِنہٕ ہیٚکان تہِ کٔرِتھ کِہیٖنۍ گوٚو تِم بَچہِ چھِنہِ ہیٚکان پتہِ روز سکوٗل یِتھ کِہیٖنۍ گوٚو تِمَن مَنٛز چھ واریاہ دوریٚر یِوان تہٕ تِم چھِنہِ ہیٚکان سکوٗل یِتھ کِہیٖنۍ کِہیٖنۍ امہِ عَلاوٕ کَرو أسۍ بَچن ہنٛز واریاہ قٕسمٕک بَچہٕ چھِ تِم یِمَن شوق چھُ آسان پَرنُک تِم چھِ ہیٚکان پَتہٕ پیدٔلۍ تہِ یِتھ مگر ہورٕ چھ آسان تِمَن گَرَس مَنٛز مَطلَب تِہُنٛد مول یا موج تم چھِ نہٕ ہیٚکان تہٕنٛز سُہ ایٚفٲٹ پوٗرٕ کٔرِتھ کِہیٖنۍ نہٕ یعنی کہِ تِہِنٛد نیٖڈس یہِ تِمَن ضروٗرَت چھِ آسان تُم چھِنہٕ ہیٚکان تِم فُلفِل کٔرِتھ کِہیٖنۍ نہٕ گوٚو یُس سُہ بَچہِ چھُ آسان سُہ کیاہ چھُ پَتہٕ سونٛچان دپان چھُ وۄنۍ کیاہ چھِ اتھ وَنان پَرا بہٕ کِنہٕ گرِٕ کَرَو کٲم گوٚو پَتہٕ چھِ أڑۍ بَچہِ تِم آسان یِم نہٕ پَتہٕ سُکوٗل چھِ تراوان سایڈَس أتی تہٕ پَتہٕ چھِ تِم لاگان گَرکٮ۪ن ہٕنٛز کٲم کَرٕنۍ یا گَژھَن تِم موٚزوٗر وَغیرہ پَتہٕ چھِ تِم گَرکٮ۪ن ہٕنٛز مَدَد کَران تمے کہِ ذریعہِ گوٚو یِہے وَجہ چھُ زِ تِم چھِنہٕ ہیٚکان سکوٗل یِتھ وَقتَس پٮ۪ٹھ نہٕ کِہِیٖنۍ ڈیلی چھِنہٕ تِم سکوٗل یِوان کِہیٖنۍ نہٕ یا امہِ عَلاوٕ چھُ مَطلَب آز کہِ زِ واریاہ بیٚمار چھِ لُکَن مَنٛز بَچَن مَنٛز گَژھان اِنوولو تِم سُہ وَجہ تہِ چھُ یِم بَچہِ چھِنہٕ ہیٚکان سکوٗل یِتھ ڈیلی کِہیٖنۍ نہٕ یا تِم تہِ چھِ آسان یا پَرَن وٲلۍ بَچہِ یِم چھِ آسان واریاہ ایٚجِڈ مگر تِم چھِنہٕ ہیٚکان سکوٗل یِتھ کِہیٖنۍ گوٚو تِم چھِ پَتہٕ کران سُہ ڈِسٹنس یعنی کہِ گۄڈٕ چھِ گَژھان سَنڈے کلاسز باقیَن دۄہَن چھِ تِم گَرکٮ۪ن ہٕنٛز ہیٚلٕپ کَران یِم واریاہ واریاہ وَجہَ چھِ زِ پَنٕنۍ یِم مول موج چھُنہٕ بَچہِ سٕنٛز اکھ یہِ نیٖڈ یعنی کہِ یوٚس تٔمِس ضروٗرَت آسہِ سُہ چھُنہٕ سُہ ہیٚکان فُلفِل کٔرِتھ کِہیٖنۍ نہٕ